ہٮ۪لو اَسلامُ علیکُم وعلیکُم اسلام ٹھیٖک چھُو حظ اہن حظ اَوا

ٹھیٖک

ٹھیٖک اَسہِ حظ چھِ یورٕ یَتہٕ یہِ سانہِ سایڈٕ یِم ییٚتہِ یِم تہِ مطلب نزدیٖک چھِنہ یِم ٹیوٗرِسٹ پٕلیس اَسہِ چھِ یہِ تِمَن جایَن چھِ اَسہِ سارنی جایَن لگ بگ گٲڑۍ گٲڑۍ اٮ۪وٮ۪لیبٕل پگاہ یوٚت گۄڈٕنٮ۪تھ چھِ اَسہِ صُبحس سُلی چھِ اَسہِ یہِ پہلگام تام چھِ اَسہِ ییٚتہِ پٮ۪ٹھ چھِ اَسہِ پہلگام تام اَکھ گٲڑۍ صُبحَس سُلی گۄڈٕنٮ۪تھ سُہ حظ نیرِ تقریٖباً ٲٹھ بَجے پٮ۪ٹھ ساڑٕ ٲٹھ تام نیرِ سۄ ییٚتہِ تہٕ تَتھ چھَنہٕ وٮ۪کَنسی کِہیٖنۍ تَتھ چھِ گٔمژٕ اَسہِ سارے سیٖٹ یِم بُک تَمہِ پَتہٕ نیرِ اَسہِ زٕ تَمہِ پَتہٕ چھِ اَسہِ بیٛاکھ گٲڑۍ لگ بگ چھِ سۄ یِہوٚے ساڑٕ نَو ہیوٗ تَمہِ اَکھ گھنٛٹہٕ گٔژھِتھ تَمہِ پَتہٕ سۄ چھِ مگر یور کۄکَرناگ ویرناگ اَچھوَل سۄ چھِ یِمَن ترٛٮ۪نؤنی جاین نی تۄہہِ سۄ آ تہٕ بیٛاکھ چھِ تَتھ چھِ تَتھ ما آسَن سیٖٹہٕ اَکھ زٕ آسَن تَتھ مےٚ باسان یہِ سیٖٹہٕ اَکھ زٕ آسَن تَتھ یَلہٕ

سۄنہٕ مرٕگ چھَنہٕ اَسہِ پگاہ اٮ۪وٮ۪لیبٕل کِہیٖنۍ گٲڑۍ تِکیٛازِ سۄنہٕ مرٕگ چھِ أسۍ اَکہِ دۄہ گژھان بیٚیہِ دۄہ چھِ اَسہِ برٛیک آسان تہٕ تہِ مطلب بیٚیہِ اَکھ دۄہ نہٕ کیٚنٛہہ بیٚیہِ دۄہ چھِ أسۍ آسان سۄنہٕ مَرٕگ یِم گٲڑۍ اٮ۪وٮ۪لیبٕل تہٕ تِکیٛازِ تور چھِ ییٚتہِ پٮ۪ٹھ کَم یِم سَوارِ آسان اَسہِ تَمہِ موٗجوٗب چھِنہٕ أسۍ ڈیلی تھاوان کِہیٖنۍ تور پگاہ آسہِ نہٕ آز گٔے أسۍ تور سۄنہٕ مَرگ گٔے اَسہِ آز گٲڑۍ تہٕ پگاہ آسہِ نہٕ کیٚنٛہہ البتہ کٲلۍکٮ۪تھ آسہِ اَسہِ سۄنہٕ مَرگ گٲڑۍ تور چھِ تھوڑا کِراے آسان ییٚمہِ کھۄتہٕ علاوٕے پَہم نہ سُہ چھُ دوٗر

اہن حظ آ آن لایَن تہِ ہیٚکِو تُہۍ یہِ سون یہِ سٲنۍ یتھ پٮ۪ٹھ ہیٚکِو تُہۍ گٔژھِتھ فیس بُکَس پٮ۪ٹھ تہِ ہیٚکِو تُہۍ تہٕ اَسہِ چھِ فیس بُکَس پٮ۪ٹھ تہِ پنُن پیج تَتہِ تہِ ہیٚکِو تُہۍ سٔرٕچ کٔرِتھ تُہۍ ہیٚکِو وٕچھِتھ تَتہِ پٮ۪ٹھ تہِ گژھِ تۄہہِ اَسہِ سۭتۍ اَصٕل پٲٹھۍ رٲبطہٕ

تۄہہِ چھُوا پَے ٹھیٖک یُس یور تہِ أہربل تہِ چھو ییٚتٮ۪ن اَسہِ یہِ گٲڑۍ آسان نہ أہربل چھِ مگر اَسہِ زٕ ژور گاڑِ ٹھیٖک مےٚ دوٚپ أہربل چھو اَسہِ یہِ وٮ۪کَنسی نہ تِمَن چھو گاڑٮ۪ن چھُ جگہ تور اگر تُہۍ گٔژھِو بیٚیہِ چھِ تور زٕ ژور گاڑِ اَسہِ دۄہَس گژھان اَوا وۄنۍ کیٛاہ چھُو تۄہہِ کَرُن وۄنۍ چھُو تۄہہِ یِہوٚے یہِ کَرٕنۍ چھو تۄہہِ بُک وۄنۍ اچھا ٹھیٖک دٔپِو تُہۍ کٔرِو پانَے آن لاینٕے نہ چلو ٹھیٖک چھُ ٹھیٖک چھُ